السلام علیکم ورحمتہ اللہ وبرَکاتہُ یِتھ پٲٹھۍ حظ یہِ کۄسچَن چھُ آمُت ہالِڈے کَمہِ آیہِ چھِ أسۍ سیٚلِبرٛیٹ کَران أسۍ چھِ کَران اِن اِنڈیاہَس منٛز چھِ أسۍ کَران سیٚلِبریٹ حظ مِثال أسۍ چھِ درگاہ آسان مٲلہٕ کیٛاہ چھِ آسان مٲلہٕ یہِ چھُ اَسہِ واریاہ بہتریٖن مٲلہٕ آسان اَتھ پٮ۪ٹھ چھِ یِوان تَمام مان ژٕ کٔشیٖرِ ہِنٛدِ چھِ یِوان نٮ۪صفہٕ اوٗرۍ سٮ۪لِبرٛیٹ کَرنہِ یِہوٚے اَتھ منٛز حظ چھِ کٲم گژھان تَمام مٲلہٕ گٔرۍ وٲلہٕ گٔرۍ چھِ لَگان أتی حظ درگاہ بیٚیہِ چھِ کٲم گژھان اَمہِ اَمے امہِ دۄہ چھِ یِوان زیارتہِ نبی پاک صلی اللہ وَسَلَمن بیٚیہِ اور چھِ واریاہ لُکھ یِوان واریاہ واریاہ لُکھ چھِ یِوان اور واریاہو مُلکو پٮ۪ٹھٕ حالانٛکہِ نٮ۪برِم لُکھ تہِ چھِ یِوان اوٗرۍ